آ بہٕ ہٮ۪کہٕ پانٛژَن کَنٛٹریٖزن ہُنٛد ناو ؤنِتھ یِم دُنیاہَس منٛز چھِ گۄڈٕنِچ کَنٛٹری چھِ اِنٛڈِیا دوٚیِم کَنٛٹری چھِ پاکِستان ژوٗرِم کَنٛٹری چھِ بنگلہ دیش پٲنٛژِم کَنٛٹری چھِ سعودی عربیہِ تہٕ شیٚیِم کَنٛٹڑی چھِ فَلَسطیٖن